پَنداہ جَنوری زٕساس تہٕ وُہ وُہ جوٗن کُنوُہ شیٚتھ نَمَتھ اَکتٕرٛہ مَے زٕساس اَکھ دَسمبر کُنوُہ شیٚتھ شیٖتھ پٕنٛژٕ فرؤری زٕساس اَکھ